کھیلَن ہسا چھُ یقیٖنی طور اکھ مَثبَت اَثر سانیٚن زِنٛدگِیَن پٮ۪ٹھ کھیل ہسا چھُ اَسہِ منٛز مَشبَتی اَسہِ منٛز باہمی تعلاقات بَڑاوان تہٕ بیٚیہِ سوٚن ٹیٚنٛشن کَم کرنہٕ علاوٕ اَسہِ خۄش تھاوان تہٕ بیٚیہِ اَسہِ اکھ اَلگ چیٖز پَنٕنہِ کامہِ اَلگ چیٖز کرناوان یُس نہٕ سانہِ کامہِ ہُنٛد پارٹ چھُ آسان کیٚنٛہہ یِتھٕ پٲٹھۍ اِنسان کُنہِ جایہِ جاب کران چھُ آسان تہٕ کٲم کران پَتہٕ چھُ سُہ تورٕ واپَس یتھ کھیل گِنٛدان تہٕ تٔمِس ہسَے چھُ دۅہُک ٹینٛشَن کَم گژھان کھیل ہسا چھُ بیٚیہِ اِنسانَس ڈِسٕپُلٕنٛڈ تہِ بَناوان زِ پرٛتھ کٲنٛسہِ گژھِ پَنٕنۍ پَنٕنۍ وٲرۍ یِنۍ تہٕ پرٛتھ کانٛہہ گژھِ گِنٛدُن تہٕ کھیلَن ہسا چھِ یِم چیٖز یِم اِنسانَن چھِ فٲیدٕ دِوان تہٕ سانیٚن زِنٛدگِیَن پیٚٹھ اکھ اَصٕل اَثر ترٛاوان